یُس ہَسا مین نیچرل رِسورٕس گاندَربَلَس منٛز چھُ یہِ ہَسا چھُ آب آب ہَسا چھُ مین چیٖز گاندَربَل ایرِیاہَس منٛز یِوان ماننہٕ یہِ ہَسا چھُ واریاہ زیادٕ پیور یِوان پَتہٕ ہَسا یُس ہَسا سٲرسٕے یُس سوٚنمَرگہِ پٮ۪ٹھِ یِوان چھُ پَتہٕ چھُ گَژھَان یہِ گاندَربَل ماسٹَر پلان رنگِل یَتھ ناو چھِ رنگِل ماسٹَر پلانَس منٛز تَتہِ چھ یہِ گَژھَان پیوٗرِفاے پَتہٕ چھُ گَژھَان ڈِسٹربیوٗٹ سٲرسٕے سرینَگرَس یہِ آب یہِ ہَسا چھُ مین چیٖز اَکھ ییٚتِیُک یا گاندَربَلَس یُس یہِ سوٚنمَرگہِ پیٚٹھٕ یہِ آب یِوان چھُ یہِ ہَسا چھُ گاندَربَل نِش چھُ اَکھ بَنٲوِتھ اَتھ ماسٹَر پلان پَتہٕ ہَسا چھُ یہِ تَتہِ پیوٗرِفاے گَژھان واتان چھُ پَتہٕ مین ڈِسٹرک گاندَربَلَس یہِ پیوٗرِفاے گٔژھِتھ واریاہ میوٗٹھ تہٕ واریاہ صاف شِفاف ہَسا چھُ یہِ آب یِوان ماننہِ بیٚیہ ہَسا چھِ ییٚتہِ جنٛگلات چھِ جنٛگلات چھِ ییٚتہِ مَگر یُس کَنگَن ہیوٚر ایریا چھِ اَپٲرۍ ہَسا چھِ یِم جنٛگلات زیادٕ زیادٕ ییٚمہِ کہِ ذٔریعہٕ یُس یہِ اَکھ واریاہ اَہَم رول چھِ کَران یۄس اَتھ یہِ لٔکٕر نیٚران چھُ یا ژِنہِ بَناوان چھِ یہِ ہَسا چھ اَکھ اَتیُک یِم لوکیلٹی اَتھ أنٛدۍ پٔکۍ روزان چھِ یِم ہَسا یِمَن ہَسا چھُ یہِ اَکھ ذٔریعہٕ یہِ اِنکَم اِنکَمُک یِم ہَسا چھِ پَتہٕ یہِ چاہے ژِنہِ بَناوَنَس یا کانٛہہ کُل ؤسۍ چھُ پٮ۪وان اَتھ لٔکٕر بَناوان یُس یہِ پَتہٕ کٕنان چھُ باقیَن ضروٗرَت مَندَن امہِ سۭتۍ ہَسا چھ یِمَن واریاہ اَکھ اِنکَم مِلان یُس یہِ آب مےٚ گۄڈے ووٚن کہِ واریاہ پیور چھُ وۄنۍ ہَسا چھ دۄہ کھوٚت دۄہ لُکھ مَگَر پانے یہِ خَراب کَران کمہِ سۭتۍ یِم چھِ ژھوٚٹھ یُس گَرَن منٛز نیران چھُ یہِ ہَسا چھ سورُے اَنان تہٕ ترٛاوان یِمَن کۄلَن منٛز یا یِمَن لۄکچَن لۄکچَن تِمَن دٔریاوَن مَنٛز ییٚمہِ کہِ وَجہ سۭتۍ یہِ آب خَراب چھُ گَژھان پلیوٗٹ چھُ گَژھان یِم چیٖز ہَسا گَژھن نہٕ گَژھِنۍ کینٛہہ تہِ اَتھ ہَسا پَزِ گۄڈنِکُے سِٹٮ۪پ لُکَن پانے تُلُن کہِ نہ اَگَر اَکھ بیٛاکھ وٕچھِ أکِس بیٚکِس وٕچھان تہِ آسَن یِم ژھوٚٹھ ترٛاوان یِمَن پَزِ وَنُن پانہٕ ؤنۍ نہ یہِ ہَسا چھُ غَلَط دوٚیِم سٹٮ۪پ ہَسا پَزِ گورمینٹَس تُلُن تاکہِ یِم چیٖز روزَن سیف یا برٛونٛہہ اوس یِم کۄلَن ہُنٛد آب یہِ ہَسا اوس اِستِعمالَس أسۍ کَران چاہے کانٛہہ پَلَو ٲسۍ چھَلان تِم ٲسۍ گَژھان یِمَن کۄلنٕے پٮ۪ٹھ چھَلنہِ صاف کَرنہِ یا گَرِ ٲس چنہٕ خٲطرٕ اَنان یا وَتہِ آسہِ ہا اِنسان پَکان تریش لَجے وَسے کۄلہِ منٛز تہٕ چیٚیے تریش مَگَر آز ہَسا چھُنہِ اَتھ کُن بَنان وٕچھُن تہِ چَنٕچ چھَنہٕ دٔلیل کَتھٕے کانٛہہ تہٕ مین گاندَربَلَس منٛز ہَسا چھِ یِم چیٖز اَگر اَتھ پٮ۪ٹھ گورمینٹ کانٛہہ سٹپ تُلہِ ہے تہٕ یُتھ یہِ صاف روزِہے یہِ یہِ ہَسا گوٚو وۄنۍ وۄنۍ ہَسا چھُ اَسہِ أنٛدۍ پٔتۍ ماحول گوٚمُت امہِ سۭتۍ واریاہ زیادٕ خراب تِکیازِ کہِ یَپٲرۍ کِنۍ کۄلہِ چھِ تَپٲرۍ کِنۍ چھُ اِنسان وٕچھان بَٹھٮ۪و پٮ۪ٹھ ژھوٚٹھ لِفاپ چھِ موم جام چھِ یا تہِ اِوٕن کہِ یِم چھِ ڈایپَر تانۍ اَتھ منٛز لَگاوان ییٚمہِ کہِ وَجہ سۭتۍ یہِ واریاہ زیادٕ گوٚو خَراب اَتھ ہَسا پَزِ اَسہِ گۄڈنیٚتھ پانے کَرُن یہِ کَنٹرول دٔیِم ہَسا پَزِ اَتھ پیٚٹھ وَتہِ وَتہِ گورمینٹَس ڈَستہٕ بِن لَگاوٕنۍ ییٚمہِ کہِ سۭتۍ کانٛہہ تہِ کٲنٛسہِ اگر کینٛہہ ژھوٚٹھ آسہِ نیران سُہ آسہِ تُلان یہِ ژھوٚٹھ لَگاوان آسہِ یِمنٕے ڈَسٹہٕ بِنَن منٛز پَتہٕ آسَن یِم کانٛہہ یِوان یِم مِنِسپیلٹی وٲلۍ یِم آسَن پَتہٕ یہِ ڈَسٹہٕ بِن دٕنان تَتھ جایہِ ییٚتیٚتھ نہٕ یہِ خرٲبی کَرِ ییٚتیٚتھ نہٕ یہِ اِنسانَس کانٛہہ کینٛہہ مُزِر واتنایہِ تہٕ تَتہِ ہَسا پَزِ یِمَن یہِ دِ نُن پَتہٕ بیٚیہِ یِم ڈَسٹہٕ بِن أتی صاف تھاوٕنۍ تاکہِ وَتہِ پَکوٕنٮ۪ن یا گَرٕ والٮ۪ن کُنہِ تہِ جایہِ ژھوٚٹھ آسہِ نیران یِم آسَن یِمَن بَڑیٚن بَڑیٚن ڈَسٹہٕ بِنَن مَنٛز لَگاوان بیٚیہِ ہَسا چھُ ییٚتہِ مین گاندَربلَس مَنٛز یِوان باغ یِتھ کٔنۍ کہِ ژوٗنٛٹھۍ چھِ دَچھ چھِ ٲر چھِ گِلاس چھِ ساروی کھۄٚتہٕ اَصل میٚوٕ ہَسا چھُ ییٚتہِ یِوان دَچھ ماننہٕ یُس رٔپور گاندَربَلَس مَنٛز واریاہ زیادٕ یہِ ہَسا چھِ یِوان کَشمیٖرَس مَنٛز ماننہٕ وٲلڈَس منٛز یِوان ماننہٕ یَتھ ہَسا سیٚیب دَچھ چھِ وَنان یِم اَتھ ہَسا چھِ واریاہ یا اَتھ ہَسا چھِ واریاہ قٕسمٕکۍ دَچھ چھِ اَتہِ نیران رٔپور گاندَربَلَس منٛز حُسینی چھِ یا یہِ سیٚیب چھِ واریاہ میٖٹھۍ تہٕ واریاہ مٔدِرۍ چھِ یِوان یہِ ماننہٕ اَتہِ ہَسا چھِ واریاہ زیادٕ یِم کاشت کَران یہِ دَچھ یہِ یِم ہَسا چھِ پَننِس باغَس واریاہ زیادٕ اَصِل پٲٹھۍ واتان تہِ بیٚیہِ ہَسا چھِ ژوٗنٹھۍ ہَسا چھِ ییٚتہِ یِوان نیران واریاہ میٖٹھۍ چھِ آسان تِم ژوٗنٹھۍ یِم ہَسا چھِ پَتہٕ نیٚبَر باقٕے مُلکَن مَنٛز سوزان نِوان یِم ژوٗنٹھۍ کہِ امِچ اِنکَم تہِ ہَسا چھِ یِمَن واریاہ زیادٕ یِوان ییٚمہِ کہِ وَجہ سۭتۍ اِنسان دۄہ کھۄتہٕ دۄہ پَتہٕ تَرقی چھ کَران یا بیٛاکھ چیٖز چھُ ییٚتہِ ییٚتہِ ہَسا چھِ سیٚکھ نیران گاندَربَل ڈِسٹرکَس منٛز چھِ سٮ۪کھ تہِ یہِ ہَسا چھِ پَتہٕ سٲرسٕے کَشمیٖرَس منٛز یِوان ماننہٕ گاندَربَلٕچ سٮ۪کھ یہِ ہَسا چھِ یِم سیٚندِ پیٚٹھ یۄس سیٚنٛد وَسان چھِ اورٕ سوٚنمَرگہِ پیٚٹھ یِوان چھِ یہِ سٮ۪نٛد واریاہ بٔڑ سٮ۪نٛد چھِ یہِ اَتہِ ہَسا چھِ یِم اَتھ منٛز یِم لُکھ ییٚتہِ روزان چھِ لوکیلٹی منٛز یِم ہَسا چھِ یہِ سٮ۪کھ کَڑان پَتہٕ ہَسا چھِ کٕنان یِمَن چھِ امِچ اِنکَم واریاہ یِوان امہِ سۭتۍ ہَسا کٔر گاندَربَلَن واریاہ زیادٕ تَرقی واریاہ زیادٕ برٛونٛہہ پوٚکھ یہِ گاندَربَل یِمَو چیٖزَو سۭتۍ یِہوے اَکھ وَجہ چھُ یِہوے اَکھ اَکٕے چیٖز ہَسا چھ ییٚتہِ گاندَربَلَس مَنٛز ییٚتہِ چھ صفٲیی چھِ گَژھان آ یہِ جیسے مین وَتَن پیٚٹھ چھِ صفٲیی آسان مَگر اَکھ چیٖز چھُ خٲلی کہِ ییٚتہِ چھِ یہِ ژھوٚٹھ یُس نیران چھُ یہِ ہَسا چھِ سٲری لَگاوان یِمَن مَنٛز کۄلَن مَنٛز وٮ۪تھَن مَنٛز ییٚمہِ کہِ وَجہ سۭتۍ یہِ اَتھ یُس یہِ ایٚنوارمینٹ ییٚتِیُک چھُ امہِ سۭتۍ چھُ یہِ خَراب گَژھان اَتھ پیٚٹھ یوت ہَسا پَزِ گورمینٹَس واریاہ زیادٕ ایٚٹَیٚنشَن نیُن تاکہِ یُس یہِ سون ایٚنوارمینٹ چھُ یہِ ہَسا روزِ صاف سُتھرٕ